بہٕ چھُس زندگی منٛز ہمیشہ ترجیٖح دِوان مٲلِس ماجہِ سۭتۍ حُسنہِ سلوٗک سان پیش یُن باقٕیَن لُکَن سۭتۍ اَصٕل پٲٹھۍ بِہیو کَرُن تِمَن سۭتۍ تہٕ کٲنٛسہِ سۭتۍ نہٕ تِتھ کانہہ غلط کَرُن ییٚمہِ سۭتۍ بیٚیہِ کٲنٛسہِ عزاب واتہِ